یُس مےٚ آو چیٖز اوٚن یَتھ ییٚمہِ مطلب یُس مےٚ ساروی کھۄتہٕ یُس گَنٛدٕ درٛاو مطلب تَمیُک اِستعمال اوس مطلب فضوٗل سُہ اوس مےٚ اوٚنمُت بوٗٹھ ییٚلہِ مےٚ سُہ اوٚن مےٚ باسیو سُہ تَتَس واریاہ زیادٕ اَصٕل چیٖز ییٚلہِ تَمہِ پَتہٕ لوگ مےٚ سُہ کَنٹِنیوٗ شٮ۪ن دۄہَن سُہ ووٚتھ تھوٚد سورُے سُہ گوٚو مےٚ پارتَل اَلَگ مطلب یہِ نہٕ مےٚ سوٗنٛچمُتُے اوس وۄنۍ کَرٕ ہا بہٕ تَتھ سِلٲے سُہ گَژھِ ہے فِٹ مَگَر تَتھ اوس ہیٚرِ کَپُر سُہ تہِ اوس رٔنیومُت بوٗٹھا نَو شَتھ رۄپیہِ یَتھ مےٚ ٹوٹَل درٛایہِ ژور دۄہ پَتہٕ نِیاو مےٚ تٔمِس واپَس تَتھ ٲس وارَنٹی مگر یُتھُے مےٚ واپَس نیوٗ تَتہِ پھِر دُکاندارَن پَلٹہٕ مےٚ چھَنہٕ کَمپٔنی اَتھ وارَنٹی دِژمٕژٕے کارڈ ہٲوِتھ تہِ پھِیُر تٔمۍ پَلٹہٕ دوٚپُن نہ سا بہٕ ہیٚکہٕ نہٕ یہِ واپَس رٔٹِتھٕے بیٚیہِ ساروی کھۄتہٕ بوٚڈ چیٖز سوزان یہِ چھی نہٕ میون چیٖز پَتہٕ تُل مےٚ تمیُک بیگ تہٕ ہومَس تمہِ پَتہٕ تہِ اوس نہٕ یقیٖن کَران تَمہِ پَتہٕ کٔر مےٚ کٲم تہٕ پَتہٕ اوٚن مےٚ سُہ واپَس مطلب واریاہ زیادٕ مُشکِل گوٚو اَکھ یوٗتاہ درٛوٚگ چیٖز بیٚیہِ اِنسَلٹ مطلب بیٚیہِ کَرٕنۍ بے عزتی یہِ چھُنہٕ میون چیٖز کینٛہہ نَو شَتھ رۄپیہِ زایہِ گَژھٕنۍ یہِ چھِ واریاہ کینٛہہ بیٚیہِ اگر وۄنۍ گژھان تہِ پَتہٕ وَنہِ ہے نہ یہِ چھِ میونُے چیٖز تویتہِ اوس اَکھ کَتھ مگر تٔمۍ ووٚن تہِ نہٕ تٔمۍ ہیوٚت نہٕ مَٹہِ تہِ نہ یہِ چھِ میون چیٖز نہ ٲس سۄ کانٛہہ برٛینڈ مطلب کَمپٔنی نہ اوس سُہ کینٛہہ مگر تَمہِ پَتہٕ تہِ ہیوٚت نہٕ تٔمۍ مَٹے یہِ چھُ میون بیگ ہٲوِتھ تہِ